آ تُہۍ چھِو حظ فرنیٖچَر وول یَس نِش حظ مےٚ راتھ کُرسی نِیاو آ تُہی چھِو حظ آ یِم کُرسی حظ نِیاے مےٚ راتھ تۄہہِ نِش تِم نٕے چھنہٕ اَصل کِہیٖنۍ أمۍ حظ پھِٹۍ جلدی یِمَن حظ چھُ مٔٹیٖرِیل تہِ حظ اوس نہِ یِمَن اَصل کِہینۍ تُہۍ کیازٕ حظ یِم فراڈ چیٖز کٕنان تُہۍ ؤنۍ تو وۄنۍ تۄہہِ کیٛازِ چھُو تُہۍ کیازِ چھو یِم فراڈ چیٖز کٕنان تُہۍ وٕچھِو میٹیٖریَل کیاہ اوس تۄہہِ پونٛسہٕ رٔٹِو تۄہہِ تَتھ خَبَر کوٗتاہ زن ٲسۍ خَبر کیاہ زن اوس سۄنسٕنٛز کُرسی سۄ حظ ٲسۍ کُرسی تَتھ نہ حظ اوس نہٕ میٚٹیٖرِیلٕے کانٛہہ تتھ اوس بیٚہنہٕ سۭتی حظ پھٕٹ سۄ چھِ حظ کُرسی گۄڈٕ ٲسۍ تو وٕچھان کُس چیٖز دِمو کَسٹَمَرَس پَتہٕ ٲسۍ زیو وٕچھان بیٚیہِ ٲسۍ زٮ۪و پونسہٕ تہِ رَٹان تمے حِساب ییٚمہِ حِساب کُرسی آسہِ تۄہہِ کیازِ دِژوٗ سُہ فراڈ کُرسی مےٚ تَتھ اوس نہٕ میٚٹیٖرِیَلٕے بیٚیہِ پھُٹ تَتھ جَلدی زَنٛگہٕ گۄڈٕ ٲسۍ زٮ۪و وٕچھان پروڈَکٹ کیاہ آسہِ تمہِ حِساب ٲسۍ زٮ۪و پَتہٕ دِوان بیٚیہِ ٲسۍ زٮ۪و وٕچھان کیاہ چیٖز دِمو کَسٹَمَرَس کمہِ حِساب دِموس بیٚیہِ پونٛسہٕ کمہِ حِساب رَٹوس تَتھ ٲسۍ زٮ۪و زیادٕ خیال تھاوان تُہۍ چھو دِوان یہِ فراڈ مٹیٖرِیَل اَتھ ٲسۍ زٮ۪و کۄڈٕ وٕچھان بیٚیہِ ٲسۍ زٮ۪و چیٚک کَران پانہِ تہِ